مےٚ یۄس ساروی کھۄتہٕ پَسَنٛدیٖدہ کِتاب چھِ روزمٕژ سَہ چھِ یِہے یوٗ کٮ۪ن وِن چھِ تَتھ ناو تمِچ اَکھ سٹوری چھے مےٚ وُنہِ تہِ یاد یۄس نہٕ بہٕ زٕہٕنۍ تہِ ہٮ۪کہٕ مٔشرٲیِتھ تَتھ منٛز چھِ اَکھ ٹیٖچَر اَکھ آسان سُہ چھُ بَچَن کَرناوان پرٮ۪کٹِکَل سُہ چھِ وَنان تِمَن تھاوان چھِ برٛونٛہہ کَنہِ سۄ تِتلی اَکھ دَپان چھُکھ یوٗت کالہٕ أمۍ کۄکوٗن منٛز نیرِتھ تیوٗت کال یِمو بہٕ یورٕ تُہۍ کٔرزیو نہٕ أمِس کِہیٖنۍ سۄ تِتلی چھِ آسان تِم کۄکوٗن منٛز نیران تہٕ بَچَن چھِ یِوان آر تِم چھِ دَپان أمِس چھِ مُشکِل تہٕ أسۍ کَڑووان أسۍ کَرو أمِس مَدَتھ اَکیان تِم بَچہِ چھِ یِوان تِم چھِ تٔمِس اَکہِ انٛد کَران مَدَتھ ییٚلہِ تِم تٔمِس مَدتھ چھِ کَران تمہِ منٛز نیرنَس منٛز سۄ چھِ تٔتھۍ سۭتۍ مَران پَتہٕ چھُ یِوان سُہ ٹیٖچَر اورٕ سُہ اُستاد اورٕ سُہ چھُ یِمَن وَنان زِ تۄہہِ کوٚرو أمِس مَدَت نیرنَس منٛز یہِ مَے تَوَے تِکیٛازِ أمِس اوس سٹرٛگٕل یُس یہِ کَرِہے زِندگی منٛز سُے اوس أمۍ سُنٛد بَچاو ایٚمہِ تَل چھُ یہِ دَرس أسۍ مِلان زِ اِنسان سٕنٛدِ زِندگی منٛز کٔتیٛاہ چھُ یہِ اگر کانٛہہ مُشکِل چھُ یِوان سُہ کوتاہ چھُ آسان اِنسانَس خٲطرٕ ضٔروٗری تِکیٛازِ تمہِ سۭتۍ چھُ اِنسان ہیٚچھان زِ مےٚ کِتھ پٲٹھۍ چھُ أمۍ مُشکِلَس سۭتۍ مُقابل کَرُن